گۄڈنیُک نمبر چھُ کاہ دٔیم نمبر چھُ پنٛژہ ترٛیٚیِم نمبر چھُ دٔہ ساس ژوٗرِم نمبر چھُ پنژہ ساس پۭنٛژم نمبر چھُ لچھ